اَلسلامُ علیکُم وَرحمتُہ للہِ وَبَرَکاتُہوٗ مےٚ چھِ ناو حاجِرہ تہٕ بہٕ چھَس روزان پوٗتوٗ شیخ کِس گامَس منٛز یُس بانٛڈی پوٗرا پٮ۪ٹھ پانٛژ کِلوٗ میٖٹَر دوٗر چھِ تہٕ سوال چھُ کہِ سانہِ یَتھ کٲشِر لنٛگویجہِ منٛز کیٛاہ چھُ خاص اِنٹرٛسٹِنٛگ یوٗنیٖک فیٖچَر یا کٲشِر پٲٹھۍ أسۍ ہٮ۪کَو یہِ تہِ ؤنِتھ کہِ سٲنۍ یہِ کَشمیٖر لَنٛگویجَس منٛز کیٛاہ تِژھ خٲصیت چھِ الگ یُس تۄہہِ باسان چھُ کہِ سُہ ہسا چھُ بَڑٕ اِنٹرٛسٹِنٛگ تہٕ یوٚتام میون سوال چھُ مےٚ چھِ باسان کہِ کَشمیٖر کٲشِر لٮ۪نٛگویج چھِ سہ پوٗرٕ اَکھ ڈِفرنٛٹ لٮ۪نٛگویج تہٕ اَمِکۍ سٲری فیٖچٲرٕس چھِ یوٗنیٖک تِکیٛازِ یہِ چھِ وٲحد اکھ سُہ لٮ۪نٛگویج یَتھ منٛز نہٕ وٲڈ چھِ گژھان یوٗز ہِوی ہِوی کِہیٖنۍ تُہۍ نِیٖتو اِنٛگلِش لٮ۪نٛگویج تَتھ منٛز چھُ پھیر اکھ وٲڈ اَتھ پھیرٕس چھِ زٕ ترٛےٚ اَکھ چھَس اٮ۪ف اے آر ای اٮ۪ف اے آی آر اٮ۪ف ای آی آر زٕ ترٛےٚ سٕپیلِنٛگ تہِ تہٕ زٕ ترٛےٚ میٖنِنٛگ تہِ شُرٮ۪ن چھِ یاد کران اِنسان تہٕ تِم بِچٲرۍ چھِ کَنفیوٗزٕے گژھان کہِ پھیر لیکھوا ہُہ سٕپیلِنٛگ کہِ پھیر لیکھو یہِ سٕپیلِنٛگ تہٕ اِن اور یَتھ منٛز چھُنہٕ کٲشِرِ لَنٛگویج منٛز چھُنہٕ یہِ پرٛابلِم کِہیٖنۍ بیٚیہِ یُس اکھ یوٗنیٖک یہِ چھُ اَکھ پھیٖچَر أمۍ کٲشِرِ لٮ۪نٛگویج ہُنٛد سُہ چھُ یہِ کہِ یہِ چھِ اِنٛٹَرنیشنَل لٮ۪نٛگویج یُس چھِ اَنٛگریٖزی یہِ چھُ تَتھ سۭتۍ واریاہ رَلان اَمِکۍ کیٚنہہ کیٚنہہ وٲڈ چھِ سیم اِنٛگلِشِک پٲٹھۍ یِہُنٛد مطلب تہِ چھِ ہیُوٕے تہٕ یِہُنٛد ساوُنٛڈ تہِ چھِ ہیُوٕے جیسے أسۍ چھِ ونان کُنہِ سات تِمہٕ آے تہٕ کٲشِر پٲٹھۍ تہِ چھِ أسۍ تِمَن وَنان

تِمہٕ تہٕ دٮ۪م اگر أسۍ کٲشِر پٲٹھۍ لیکھو کٲشُر لیکھو اِنٛگلِش پٲٹھۍ تِمہٕ لیکھو أسۍ ٹی اٮ۪چ ای اٮ۪م تِم تہٕ دٮ۪م تہِ چھِ ٹی اٮ۪چ ای اٮ۪م دٮ۪م تہٕ یہِ اَکھ پھیٖچَر تہِ چھِ اَکھ کٲشِر لٮ۪نٛگویج ہُنٛد یُس بَڑٕ اِنٹرٛسٹِنٛگ چھِ بیٚیہِ چھِ بیٛاکھ اَکھ چیٖز یَتھ کٲشِر لٮ۪نٛگویج کہِ یہِ چھِنہٕ زیادٕ مُشکِل تہِ نہٕ کِہیٖنۍ یہِ چھِ لٮ۪کھُن تہِ سہل تہٕ یہِ چھِ پَرُن تہِ سہل تِکیٛازِ یہِ کٲشُر چھِ یِوان اُردو کی پٲٹھۍ لیکھنہٕ یِتھ کَن اُردوٗوَس منٛز چھِ ا ب پ ت ٹ ث یِتھَے پٲٹھۍ چھِ یِوان یہِ کٲشُر تہِ لٮ۪کھنہٕ ا بٲ فٲ تٲ ٹھٲ سٲ تہٕ شُرٮ۪ن تہِ چھُنہٕ گژھان یہِ کٲشُر لٮ۪کھنَس منٛز زیادٕ دِقت پَتہٕ کیٚنہہ تِمَن چھِ آسان بِچارٮ۪ن اُردوٗ ہیٚچھمُتٕے تہٕ پَتہٕ چھُکھ کٲشُر تہِ گژھان بَڑٕ آسان لٮ۪کھُن یِتھ کَن مِثال کے طور پر اگر أسۍ وٕچھو نٮ۪برِمٮ۪ن لوٗکَن منٛز ہِنٛدی چھُ اَلَگ اکھ سَبجَکٹ تہٕ بیٚیہِ چھِ ہِنٛدی پٮ۪وان لٮ۪کھُن تہِ بَڑٕ ڈِفرَنٛٹ پٲٹھۍ مگر یہِ چھُنہٕ پٮ۪وان تِتھ پٲٹھۍ لیکھُن کٲشُر کِہیٖنۍ تہٕ شُرٮ۪ن تہِ چھِ میلان اَمہِ سۭتۍ بَڑٕ چھُ شُرٮ۪ن تہِ میلان اَمۍ سۭتۍ فٲیدٕ کہِ زٕ زٕ سَبجَکٹ چھِکھ گژھان اِکَٹھے تہٕ اَمۍ کِنۍ وَنہٕ بہٕ یہِ کہِ یُس یہِ سٲنۍ کٲشِر لٮ۪نٛگویج چھِ اَمِکۍ سٲری پھیٖچٲرٕس تہِ چھِ یوٗنیٖک یہِ چھِ باقِیَن زبانَن نِش تہِ الگ تہٕ بیٚیہِ چھِ اَمیُک بوٚڑ بار اَکھ چیٖز چھِ یہِ کہِ یہِ چھُ بَڑٕ اِنٹرٛسٹِنٛگ تہِ میٖٹھ تہٕ مَزٕدار تہِ تہٕ بیٚیہِ چھِ بوزنَس منٛز تہِ یِوان اَتھ اَلگ مَزٕ تہٕ باقٕے وَسلام السلامُ علیکُم وَ رحمتُہ للہِ وَ بَراکاتُہہ